پَننہِ زندگی منٛز یۄس نٔصیٖحت ہیٚچھ مے سۄ ہیٚچھ مے یی پَننِس مٲلِس نِش کہِ ہَر کٲنٛسہِ ہِنٛز عزَت تہٕ احتِرام پَزِ اسۍ کَرُن ہَر کٲنٛسۍ نِش گژھِ اسہِ پَنٕنۍ عزَت تگٔنۍ بُلَنٛد تھاوٕنۍ بُزَرگَن ہُنٛد احتِرام مٲلِس ماجہِ ہُنٛد احتِرام پَزِ اسہِ کَرُن یِہوے چیٖز چھُ سُہ چیٖز یُس زَن اسہِ پَننہِ زندگی منٛز برٛونٛٹھ پَکناوان چھُ

پَننِس مٲلِس کُن یُس زَن واریاہ زیادٕ محنَت اوس کَران اسہِ پالنہٕ خٲطرٕ اوس واریاہ زیاد محنَت کَران محنتہِ وَرٲے چھُنہ زندگی منٛز کِہیٖنۍ محنَت چھِ ضروٗری محنتتہِ ورٲے لَگوو نہٕ أسۍ کُنی بُر کامٮ۪ن نِش چھِ بَچان محنت کرنہٕ سۭتۍ یُس زَن باسیو تہِ مےٚ بُر کامٮ۪و نِش چھِ بَچان یُس زَن آزکل سٲنِس سَماجَس منٛز گَژَھان چھُ ہر لٔڑکہٕ چھِ بُرٕ کامٮ۪ن منٛز